اَسَلامُ عَلیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ آ بِلکُل حظ اَسہِ اَسہِ وُچھاو راتھ تُہُنٛد ایٚڈ اَکھ حظ اِنسٹاگرٛامس پیٚٹھ وُچھاو مےٚ تُہُنٛد ایٚڈ اَکھ حظ جاب کٔشیٖرِ اوس تُہۍ پیج اَکھ تَتھ اوس آمُت اَز سُہ ایٚڈ اَکھ دیُتمُت حظ جاب خٲطرٕ حظ آ سیلٕز مین چھِو تۅہہِ جاب خٲطر دیُتمُت ایٚڈ سُہ وُچھاو مےٚ ایٚڈ تہٕ مَگر تَتھ پیٚٹھ اوس نہٕ سُپیسفے کوٚرمُت کیٚنٛہہ حظ کہِ کیٛاہ سِکٕل گژھن آسٕنۍ تۄہہِ اوسوٕ تُہۍ اوسوٕ یوٗتُے یوت دیُتمُت سیلٕز مین چھِ ضروٗرت تہٕ گریجویشَن گژھِ آسٕنۍ کَمپُلیٖٹ

ٹھیٖک ٹھیٖک اچھا سیکنڈ یِیَر ایٚکٕسپیٖرِیَنس ٹھیٖک بیٚیہِ کیٛاہ بیٚیہِ کانٛہہ سِکٕل پیشنَس ٹھیٖک چَلو ٹھیٖک

اَہَن حظ ٹھیٖک ٹھیٖک آفِس کَتہِ حظ چھُو تۄہہِ

ٹھیٖک ٹھیٖک ایٚکچُولی تۅہہِ اوسوٕ راتتھ تتھ پیٚٹھ اوسوٕ تۄہہِ یہِ اِنٹڑیوو ٹایِم تہٕ اوس نہٕ تَتھ ڈیٹ تہِ اوس نہٕ تَتھ پیٚٹھ کیٚنٛہہ حظ

تُہۍ ؤنۍتَو مےٚ اَتھ چھِ حظ کامٲرٕس بیک گرٛاؤنٛڈ ضروٗری کِنہٕ اَتھ گژھِ کانٛہہ تہِ بیک گرٛاؤنٛڈ اَگر آسہِ سُہ چَلہِ

چَلو ٹھیٖک ایٚکسپیٖرِیَنس چھِ حظ ٹُو یِیَٲرٕس چَلو چَلو ٹھیٖک شُکریہ چھُ پانٛژھ اَگست چھا حظ ڈیٹ تۄہہِ اَتھ چَلو ٹھیٖک حظ ٹھیٖک حظ شُکریہ سَر شُکریہ